الوویل سۄیل چھِ أسۍ واریاہ زیادٕ یوٗز کران یتھ مَنٛز أسۍ پَنٕنۍ پلانٹٕس چھِ گرٛو کران پَنٕنۍ تِم نیٖڈٕس چھِ فُلفِل کران یم اسہِ واریاہ زیادٕ ایٚگرِکَلچَرَس مَنٛز چھِ ضروری آسان تِم چھِ سٲنۍ نیٖڈٕس کران فُلفِل یم نہٕ ایٚگرِکَلچَرَس سۭتۍ وابستہٕ چھِ آسان کیٚنٛہہ تِم تہِ چھِ لگاوان الوویل سۄیل تٔتھۍ مَنٛز مَزٕ چھُ اسہِ لگان پنٕنۍ گرٛو تہِ کرنَس أسۍ چھِ مَنٛز واریاہ مِنرَلٕز ترٛاوان أسۍ چھِ تتھ مَنٛز واریاہ زیادٕ چیٖز ترٛاوان ییٚمہِ سۭتۍ أسۍ پَنٕنۍ نیٖڈٕس چھِ فُلفِل کران ییٚمِس ییٚمہِ سۭتۍ أسۍ پَنُن کھانا چھِ لذیٖذ مَزٕدار بناوان اسہِ چھُ واریاہ زیادٕ مَزٕ لگان ییٚلہِ أسۍ پَنٕنۍ یِکوۄٹٔے فرٛیٚنٛڈٕس یا بدل کیٚنٛہہ فیملی آسہِ سۭتۍ أسۍ چھِ ایٚگرِکَلچَرَس مَنٛز واریاہ زیادٕ مَزٕ لگان أسۍ چھِ واریاہ زیادٕ یوٗز سۄ سۄیل کَران یتھ ناو چھُ الوویل سۄیل یۄس لبنہٕ چھِ یوان ہر کُنہ جایہِ یتھ مَنٛز ہر کانٛہہ چیٖز چھُ گرٛو گَژھان آسٲنی سان تہٕ بَڑٕ شَفقت سان تھینٛکٕس